وعلیکُم السلام

وعلیکُم السلام اَہَن حظ ٹھیٖک تۄہہِ حظ اوسوٕ سُٹوٗڈَنٛٹ ییٚتہِ تُہٕنٛد بَچہٕ سُہ حظ گوٚو سُکوٗلَس منٛز بٮ۪مار مےٚ باسان تۄہہِ اوسوُ نہٕ تٔمِس سُلے کِہیٖنۍ دیُتمُت تٔمِس چھِنہٕ یہِ سُہ چھُنہٕ ٹھیٖک کیٚنہہ تُہۍ یِیِو تُہۍ نِیِو تٔمِس ییٚتہِ چھُٹی وجہ چھُنہٕ پَیی تٔمِس آو تھوڑا چکر بیٚیہِ چھُ سُہ دپان مےٚ کوٚرُن میادَس دود تٔمِس تۄہہِ شایَد تٔمِس چھِنہٕ تۄہہِ شایَد سُلے دیُتمُت برٛیک فاسٹَس منٛز اَصٕل کیٚنہہ وۄنۍ وٲتِو تُہۍ وۄنۍ وۄنۍ یِیو تُہۍ پانَے تُہۍ نِیِو تٔمِس ییٚتہِ چھُٹی تۄہہِ ہٮ۪کہٕ ہون نہٕ أسۍ بَچہٕ ترٛٲیِتھ کُن زُن ترٛٲیِتھ کیٚنہہ وۄنۍ وۄنۍ دیُت دیُت تٔمِس تٔمِس دیُت ترٛیش ویش سُہ تھو آفِسَس آفِسَس منٛزٕے مگر تُہۍ یِیِو تُہۍ نیٖہُن سُہ گَرٕ مےٚ باسان تۄہہِ چھُو نہٕ تٔمِس سُلے کِہیٖنۍ دیُتمُت تۄہہِ چھُو نہٕ تٔمِس کِہیٖنۍ دیُتمُت تُہۍ ٲسۍزیو ہہ شُرٮ۪ن گژھِ دیُن سُلہِ ؤتھِتھ ہٮ۪لدی برٛیک فاسٹ تاکہِ تِم روزٮ۪ن سُکوٗلَس منٛز اَصٕل ہٮ۪ل ہٮ۪لدی پٲٹھۍ روزٮ۪ن بیٚیہِ روزٮ۪ن بیٚیہِ ہٮ۪کَن اصٕل پہم پٔرِتھ کٔرِتھ تُہۍ ٲسۍزیو تٔمِس واٹَر لَنٛچ وَنچ تہِ دِوان اصٕل پٲٹھۍ سۭتۍ پَتہٕ چھِنہٕ سُکوٗلَس منٛز تہِ پرٛابلِم گژھان نہ ٹیٖچِرَن نہ چھِ پتہٕ اَسہِ پٮ۪رَنٹَن پٮ۪وان کال کَرٕنۍ اۭں کیٚنہہ نہ حظ چھِ مگر تُہۍ أسۍ أسۍ ہٮ۪کہٕ ہون نہ وٕچھِو حظ أسۍ تہِ ترٛاوہَن یورَے سٕٹوٗڈَنٛٹ مگر أسۍ ہٮ۪کہٕ ہون نہٕ سُہ ترٛٲیِتھ کیٚنہہ کیونکہ سُکوٗل چھُنہٕ اٮ۪لاوُڈ کران یِتھ پٲٹھۍ کیٚنہہ نَتہٕ ترٛاوہون أسۍ سُہ یورَے اس لیے پییِوٕ تۄہہِ ضٔروٗر اورٕ یُن تٔمِس گۄڈٕ چھُٹی نِنۍ اَدٕ حظ ہٮ۪کہِ سُہ مطلب سُکوٗل منٛز نیٖرِتھ نَتہٕ ہٮ۪کہٕ ہون نہٕ أسۍ سُہ اِتھ پٲٹھۍ ترٛٲیِتھ کیٚںہہ یوٚتام نہٕ کانٛہہ چھُٹی ہٮ۪نہِ یی وۄنۍ تُہۍ تُہۍ وٲتِو حظ وۄنۍ جلدی تۄہہِ ما آسِوٕ کیٚنہہ کٲم سُہ تھٲیِو تُہۍ أتی گۄڈٕ چھِ تۄہہِ یہِ حظ یور واتُن تٔمِس حظ دیُت تہٕ تُہۍ وٲتِو تہٕ بَس تُہۍ نِیو تٔمِس چھُٹی تہٕ اَدٕ حظ تُلِو بِہِو